ییٚلہِ بہٕ سکوٗل ٲسٕس پَران یُس مےٚ ساروی کھۄتہٕ پَسنٛد اوس سَبجَکٹ سۄ کِتاب سُہ اوس میون اِںٛگلِش اِنٛگلِش اوس مےٚ واریاہ خۄش کَران بہٕ اگر کٲنٛسہِ خٲلی بہٕ اِنٛگلِش اوس مےٚ تَوَے زیادٕ پَسنٛد بہٕ اگر کٲنٛسہِ وٕچھ ہا معموٗلی اِنٛگلِش کَران مےٚ اوس باسان خبر کیٛاہ بہٕ چھَس خبر کٔمِس انٛگریزَس کُن وٕچھان أمِس کِژھ زبان چھِ وۄںۍ اگر کانٛہہ غلط مطلب غلط تہِ اوس کَران تَتھ اِنٛگلِشَس مگر توتہِ ٲس اَکھ چاہت آسان نا بہٕ گژھٕ ہا یہِ زبان ہیٚچھِنۍ اِنسانَس گژھن گُتجہِ زبانہٕ آسٕنۍ یُتھ کٲنٛسہِ تہِ سۭتۍ ہٮ۪کو کَتھ کٔرِتھ تَوَے ٲس مےٚ پَسنٛد سُہ اِنٛگلِش